ییٚلہِ حظ بہٕ لۄکٕٹ ٲسس بہٕ حظ ہیٚچھنٲوٕس ماجہِ کٲم کَرٕنۍ بَتہٕ رَنُن سیُن رَنُن پَلَو چھَلٕنۍ ڈُوُن کَرُن تہٕ یہِ ہَسا یہِ بہٕ حظ ییٚلہِ لۄکٕٹۍ ٲسسَن تہٕ ٲسٕم سوے ہیٚچھناوان تٔمۍ ہَسا چھَس بہٕ ہیٚچھنٲومٕژ توٚتام یوٚتام مےٚ خاندر کوٚرُکھ رَنُن تہِ ڈُوُن تہِ بانہٕ تہِ چھَلٕنۍ پَلَو تہِ چھَلٕنۍ ٲسس حظ تٔمۍسٕے یِتھ کٔنۍ تٔمۍ کٔر کٲم تِتھ کٔنۍ حظ کٔر مےٚ تہِ کٲم تہٕ ٲسٕس بہٕ تٔمۍ سٕے پَتہٕ پَتہٕ پَکان یِتھ کٔنۍ أسۍ یہِ سۄ کران ٲس تی حظ کوٚر مےٚ تہِ